گراونڈَس مَنٛز چھُ آسان واریاہ انتطام میچ چھُ آسان یا نیٚٹ چھُ آسانیا تریشہ ہُنٛد چھُ آسان انتظام رولَر چھُ آسان یا یہِ اگر کٲنٛسہِ پلیرَس لَگہِ ڈاکٹر چھُ آسان یا بیاکھ لٔڑکہ چھُ آسان گندنہ خٲطرٕ تمس تیار واریاہ فیسلٹی چھِ آسان تتہِ یا تماشَن ہنز چھ آسان تِہٕنٛد خٲطرٕ چھ آسان جگہ کُرسی چھِ آسان یا کھیٚن چَنُک انتظام چھُ آسان تتہ واریاہ فیسَلٹی چھِ آسان تتہِ